پی ایم پوشن پرٛایم مِنسٹر پوشن سِکیٖم

گورمیٚنٛٹ سکوٗلَن منٛز یہِ چھِ سیٚنٹَرٕچ سِکیٖم اَکھ ییٚمہِ سِکیٖمہِ تحت یِمَن بَچَن چھِ یِوان کھیٚن چیٚن دِنہٕ واریاہ اصٕل کھیٚن چیٚن تازٕ ییٚمہِ کِنۍ یِمَن بَچَن اَکھ ٲں طاقت میلہِ تِکیٛازِ یِم ہیٚکَن اصٕل پٲٹھۍ پٔرِتھ تہٕ یہِ سِکیٖم چھِ واریاہ بہتریٖن سِکیٖم لَکٹیٚن بَچَن خٲطرٕ یِمَن کھیٚن چیٚن چھِ اَمہِ سِکیٖم تحت میلان تہٕ